وعیلکُم اسلام آہَن حظ ٹھیٖک تُہۍ چھُو ٹھیٖک آہَن حظ بِلکُل ٹھیٖک کُم چھُو آ آ بٕے چھَس تُہۍ اَچھا کُس فاطمہٕ اَچھا اَچھا اَچھا ٹھیٖک ٹھیٖک آ آوُم سمٕجھ اَچھا تۅہہِ تۅہہِ کوتاہ دوا اوسوِ تۅہہِ کھیٚوا سُہ دوا تۅہہِ آسوٕ نہٕ سُہ دوا برابر ٹایِمَس پٮ۪ٹھ کھیٚومُت کِہیٖنٛۍ تَوَے گٔے نہَ فرق چلو مےٚ چھُو مَو تۅہہِ دوا پانٛژ شےٚ دِتۍمٕتۍ چھُنہٕ حظ ٹھیٖک یُس یہِ اَکھ ہِیٛوٗ چھُِا یِم دَہ فٔلۍ چھِ یُس یہِ وۅزُل دوا فول یتھ منٛز چھُ یہِ چھُو تۅہہِ کھیٚون حظ یہِ چھُ کھیٚون صُبحس شامَس اَکھ اَکھ فول ٹھیٖک چھُ تہٕ بیٛاکھ چھُ یُس یہِ بَنٛد پتہٕ چھُ یتھ نہٕ کانٛہہ رنٛگ ونٛگ نیٚبرۍ چھُ کِہیٖنٛۍ آ یہِ چھُ کھیٚون خٲلی معیادٕ آ بِلکُل یہِ تھٲوِو تُہۍ کُنہِ اَتھ دوا پَتس پٮ۪ٹھ تھٲوِو لیٖکھِتھ کَر کَر چھُ کھیٚون تہٕ بیٛاکھ گوٚو یُس یہِ بیٛاکھ چھُ نا یَتھ منٛز یہِ نِیٛوٗل دوا فول چھُ یہِ چھُ کھیٚون بَتٕس پٮ۪ٹھ اَکھ اَکھ آ ٹھیٖک بیٛاکھ قٕسٕم چھُ یُس یہِ سَفید دوا فول چھُ زیوٗٹھ کیٚپشوٗل ہِیٛوٗ آ یہِ چھُ کھیٚون یہِ چھُ کھیٚون شامَس حظ شۄنٛگن وَقتَن بَتہٕ کھٮ۪تھ یُس تۅہہِ چھُو کھیٚون پَتہٕ چھُ یہِ گَنٹہٕ بعد کھیٚون یہِ شۄنٛگن وِزِ بیٛاکھ چھُ یہِ یُس یہِ سبٕز کَلٕر یہِ بوٚڈ فول چھُ یہِ چھُ دَگِہ ہُنٛد یہِ چھُ تٔمِی وِزِ کھیٚون ییٚمہِ وِزِ تۅہہِ زیادٕ دَگ باسہِ ٹھیٖک چھُ تُہی کھیٚیِو یہِ دوا ییٚلہِ نہٕ تۅہہِ فرق باسہِ کِہیٖنٛۍ تہٕ تیٚلہِ یِیو تُہۍ بیٚیہِ کِلنِکس پٮ۪ٹھ تیٚلہِ وُچھَو پتہٕ کیٛاہ کَرو أسۍ برٛونٛہہ کُن آ چلو اَدٕ کیٛاہ چلو چلو بِہِو خُدایَس حوال